مےٚ چھُ فیورِٹ گیم فُٹ بال فُٹ بال چھِ أسۍ گِندان پَنُن صحت ٹھیٖک تھاونہٕ خٲطرٕ تہٕ بیٚیہِ چھِ أسۍ کران کٲم یُس فُٹ بال چھِ یہِ چھِ ہر کٲنسہِ أکِس اِنسانَ سٕنز صحتہٕ خٲطرٕ ضروٗری فُٹ بال چھےٚ اکھ سُپوٹ یُس نیشنَل تہٕ اِنٹرنیشنَل ٹیٖم تہِ چھِ گِندان تہٕ فُٹ بالَس منٛز چھِ اکھ ٹیٖم ہٮ۪کان کاہ پِلیر گِندنٲیِتھ تہٕ تہٕ شُراہن ہُند چھُ آسان سُکوٹ فُٹ بال چھِ اکھ اَصٕل گیم تہٕ یہِ چھےٚ تھاوان صحتَس ڈَنجہِ فُٹ بال چھِ واریاہَن چیٖزَن منٛز اِنسانَس مدد دِوان جیسے کہِ اِنسان سُند صحت چھُ روزان فُٹ بال گِندنہٕ سۭتۍ واریاہ ٹھیٖک اِنسان چھُ دۄہَے فُٹ بال گِندان تِکیازِ أمۍ سُند صحت گژھِ روزن ٹھیٖک فُٹ بال چھُ واریاہ اکھ اَصٕل گیم بَنسبط کہِ کِرکَٹ بیڈمِنٹَن والی بال یا یِمو باقیو گیمَو نِش تِکیازِ اَتھ منٛز چھ محنت واریاہ بیٚیہِ چھُ اَتھ منٛز دورُن پیوان واریاہ تہٕ تَمہِ سۭتۍ چھُ اَسہِ صحتَس واریاہ خیال روزان بیٚیہِ یُس فِزِکٔلی فِٹ آسہِ نہٕ کِہینۍ سُہ ہٮ۪کہِ نہٕ فُٹ بال گِندِتھ کِہینۍ اِون کہِ مینٹٔلی یُس نہٕ فِٹ تہِ آسہِ کِہیٖنۍ سُہ تہِ ہیٚکہِ نہٕ فُٹ بال گِندِتھ کِہینۍ فُٹ بالہِ چھِ واریاہ فٲیدٕ یہِ چھےٚ اَسہِ ڈرگسو نِش دوٗر تھاوان مےٚ چھِ پَسند یہِ تِکیازِ اکھ چھُ یہِ میون ٹایم بَچاوان بیٚیہِ چھُ مےٚ صحت ٹھیٖک تھاوان بیٚیہِ چھُ یہِ ڈرگسو نِش دوٗر کران بیٚیہِ چھُ یہِ بُرٕ کامیو نِش دوٗر کران بیٚیہِ چھُ یہِ اَسہِ باقیو غلط چیٖزَو نِش دوٗر تھاوان فُٹ بال چھُ اکھ اَہم سُپوٹ یُس دُنیاہَس منٛز یِوان ماننہٕ فُٹ بولَس منٛز چھُ واریاہ روٗل تہٕ ریگوٗلیشن آسان یِم أکِس پِلیرَس فالو چھِ پیوان کَرٕنۍ تہٕ فُٹ بالَس منٛز چھِ روٗلٔز تہٕ ریگوٗلیشَن آسان واریاہ قٔسمٕکۍ روٗل ریگوٗلیشن آسان یِم أکِس پِلیرَس چھِ پیوان فالو کَرٕنۍ تہٕ پَتہٕ ہیٚکہِ سُہ اکھ فُٹ بال میچ گِندِتھ فُٹ بال میچَس منٛز چھِ آسان کاہ کاہ أکِس ٹایٖمَس کاہ پِلیر تہٕ بیٚیہِ کِس ٹایٖمَس کاہ پِلیر ہٮ۪کان گِندِتھ ایٹ اَ ٹایم تہٕ اَتھ منٛز چھُ واریاہَن جاین آسان کاہ پِلیر گِندان تہٕ فُٹ بال چھُ سٲنِس صحتَس خٲطرٕ واریاہ اَصٕل بیٚیہِ چھُ یہِ واریاہ بیٚیہِ چھُ فُٹ بال چھُ واریاہ مَدد دوان صحت ٹھیٖک تھاونَس منٛز یہِ چھُ بیٚیہِ دوٗر تھاوان ڈرگسو نِش یہِ چھُ بیٚیہِ دوٗر تھاوان ڈرگسو نِش بُرٕ کامیو نِش بیٚیہِ چھُ أکِس اِنسان سُند وقت بَچاوان فُٹ بال چھُ اکھ اَہم سَپوٹ یِوان ماننہٕ بنِسبط کہِ کِرکٹ والی بال بیڈ مِنٹن نِش یہِ چھُ تِمو کھۄتہٕ واریاہ اَصٕل گیم تِکیازِ اَتھ منٛز چھُ أکِس اِنسان سٕنز فِزکل فِٹنیس ضروٗری آسان فُٹ بال گِندنہٕ خٲطرٕ گژھِ اکھ اِنسان فِزِکٔلی تہٕ مینٹٔلی فِٹ آسُن تہٕ بیٚیہِ یُس اِنسان فُٹ بال گِندِ ڈیلی اَمہِ سۭتۍ چھُ أمۍ سُند صحت تہِ ٹھیٖک روزان فُٹ بال گِندنہٕ سۭتۍ چھُ اکھ اِنسان بُرٕ کامیو نِش دوٗر روزان ڈرگٔس چینہٕ نِش دوٗر روزان فُٹ بال چھُ اِنٹرنیشنَل لیولہِ پٮ۪ٹھ اکھ واریاہ اصٕل سُپوٹ اَتھ چھِ نیشنَل تہٕ اِنٹرنیشنَل مُلٔک تہِ گِندان یہِ چھُ واریاہَن کَنٹریَن منز یِوان گِندنہٕ تہٕ فُٹ بال چھِ اکھ اَصٕل گیم تہٕ فُٹ بال چھِ واریاہ فٲیدٕ مَند أکِس اِنسانَس خٲطرٕ تہٕ فُٹ بال چھُ اکھ اِنٹرنیشنَل سُپوٹ تہٕ اَتھ چھُ واریاہ پِلیر گِندان تہٕ فُٹ بال چھُ اکھ یِژھ گیم یہِ چھُ أکِس اِنسان سُند صحتُک تَوازُن تھاوان ٹھیٖک فُٹ بال چھُ اِنسان سُند صحت تہِ تھاوان ٹھیٖک بیٚیہِ چھُس بَچاوان واریاہو بُرٕ کامیو نِش فُٹ بال چھےٚ اکھ اَہم سپوٹ یُس یِوان چھُ گِندنہٕ واریاہَن مُختٔلِف سِٹیٹن منٛز فُٹ بال چھُ یِوان أکِس فُٹ بال پِچَس پٮ۪ٹھ گِندنہٕ اَتھ منٛز چھِ آسان زٕ گول پوسٹ بیٚیہِ آسان زٕتووُہ پِلیر دۄن ٹیٖمَن ہٕندۍ گِندان فُٹ بال چھِ اکھ اَہم سپوٹ یُس أکِس اِنسان سندۍ زِندگی خٲطرٕ چھُ واریاہ ٹھیٖک فُٹ بال چھِ اِنسان سٔنز زِندگی سَواران أمِس أمۍ سٕنز فِزِکل فِٹنیس تھاوان ٹھیٖک بیٚیہِ أمِس ڈرگسو نِش بَچاوان فُٹ بال چھِ اِنسان سٕندۍ صحتہٕ خٲطرٕ واریاہ ضروٗری تہٕ